اَسلام علیکُم اَہَن حظ اَہن حظ آ تُہۍ چھِو ٹھیٖک اَچھا اَچھا کیٛاہ دٔلیٖل چھِ آ ٹھیٖک یہِ کیٛاہ بہٕ حظ یِمہٕ بہٕ چلو چلو یہِ کیٛاہ بہٕ یِمہٕ وُنۍ او کے